پٔرسنَلی ہسا چھِنہٕ میون چیِلڑٕہُڈ تیوٗتاہ اصٕل گُزریمُت کیٚنٛہہ زِ سٲنۍ گَرِکۍ ہسا ٲسۍ سِٹرِکٹ تہٕ تِم ٲسۍ نہٕ اَسہِ زیادٕ گِنٛدنہٕ تہِ گِنٛدنہٕ دِوان کیٚنٛہہ البتہ میٲنہِ یِم فونٛڈِشٹہٕ چیِلڈٕہُڈ میموریز چھِ تِمہٕ ہسا چھِ مےٚ پَنٛنٮ۪ن یارَن سۭتۍ یِمَن سۭتۍ ہسا بہٕ بیٹ بال اوسُس گِنٛدان تہٕ پَتہٕ ہسا ٲس أسۍ بیٹ گِنٛدان تہٕ پَتہٕ ہسا اوسُس بہٕ دارِ کِنۍ ییٚلہِ مےٚ گَرِکۍ بَنٛد ٲسۍ کران زِ سبق پَر پَتہٕ ہسا اوسُس بہٕ دارِ کِنۍ نیران تہِ گِنٛدنہِ گژھان تِم سو ہسے چھِ میٲنۍ وَن آف دےٚ میموریز یُس مےٚ یاد چھُ تہٕ مےٚ ہسا چھِ واریاہ چیٖز یاد ییٚلہِ أسۍ باغَن منٛز ٲسۍ گژھان ژورِ ژورِ اَمٕۍ والنہِ لَکٹہِ تِم ہسے چھِ مےٚ کیٚنٛہہ میموریِز تِم تَتھ دوران ہسا ییٚلہٕ باغَن اَمٕرۍ ٲسۍ آسان والنہٕ آمٕتۍ آلرٕڈی تِم ہسا چھِ میٲنۍ کیٚنٛہہ فونٛڈَسٹہٕ میموری یِم ہسا مےٚ وُنہِ تہِ یاد چھِ زٕ شُر کیُتھ چھُ آسان ییٚلہِ لۄکُٹ چھُ آسان میٲنۍ یار تہٕ میٲنۍ دۄس ہسا چھِ تِمَن سُپیشَل بناوان زِ تِمَن منٛز ہسا اوس میون اَکھ دوس یٔمۍ ہسا یہِ دُنیا ییٚلہِ ترٲو سُہ ہسا دراو ییٚمہِ جہان البتہ تِم میموری چھِ مےٚ وُنہِ تہِ پانَس سۭتۍ سُہ ہسا اوس نَفَر میٲنِس دِلَس واریاہ قریٖب مےٚ ہسا اوس تٔمِس سۭتۍ بَچپَن گُزورمُت یِم میموری چھِ مےٚ خٲطر بیٚیہِ تہِ سُپیشَل زِ کیٛازِکہِ یِم میموری ہٮ۪کَکھ نہٕ بہٕ وۄنۍ بیٚیہِ کریٖٹ کٔرِتھ کیٚنٛہہ یِم ہسا چھِ میٲنِس دِلَس واریاہ قریٖب ییٚمہِ لہازٕ یِتھ پٲٹھۍ سُہ کانٛہہ چیٖز چھِ آسان یُس نہٕ توہہِ بیٚیہِ بیٚیہِ تہِ زانٛہہ میلیٚو پَتہٕ تمہِ پَتہٕ ییٚتہِ ہسا چھِ میٲنۍ میموری ییٚلہِ بہٕ ییٚلہِ بہٕ سکوٗل اوسُس گژھان پَتہٕ اوسُس واپَس یِوان پَتہٕ ٲسۍ أسۍ بیٹ بال گِنٛدنہِ گژھان تمہِ پَتہٕ اوس مَزٕ یِوان اَلگٕے